بہٕ اگر کتھ کرٕ پنٕنہِ ہُنرَن ہٕنٛز زیادٕ تر ہُنر چھِنہٕ مےٚ کینٛہہ مگر کینٛہہ ہُنر یِم مےٚ منٛز چھِ تتھ منٛز چھُ اکھ ہُنر ٹایپِنٛگ کی بوڈس پؠٹھ ٹایپِنٛگ کرُن بہٕ چھُس واریاہ تیز سُہ کران مےٚ چھِ تقریٖبن شیٹھ ٹو ستتھ یِم حرف چھُس بہٕ لیکھان أکِس منٹس منٛز یہِ کِتھۍ پٲٹھۍ یہِ ہُنر کِتھ پٲٹھۍ بڑیو مےٚ یہِ بڑیو مےٚ پنٕنہِ محنتہٕ سۭتۍ تہٕ دۄہے دۄہے پرٛیکٹِس کرنہٕ سۭتۍ امہِ ہُرس منٛز دیُت مےٚ زیادٕ پَہنۍ مدتھ ٹایپِنٛگ سافٹویرو یِم بہٕ دۄہے دۄہے استعمال اوسُس کران